کٲشرِ زَبٲنۍ ہُنٛد اِستعمال چھُ دۄہ کھۄتہٕ دۄہ کَم گَژھان کٲشِر زَبان چھ وٕنکیٚنَس کم کم اِستعمال گَژھان یہِ چھنہٕ اصل پٲٹھۍ اِستعمال یِوان کَرنہٕ کینٛہہ نہَ چھ میٖڈیا تھروٗ یہِ رٕپریٚزیٚنٹ یِوان کَرنہٕ اَگَر میٖڈیاہَس مَنٛز وٕچھو أسۍ میٖڈیاہَس مَنٛز گوٚژھ آسُن اَگَر پرنٹ میٖڈیا وٕچھو اَخبار گژھِ کٲشِر پٲٹھۍ آسٕنۍ پَتہٕ گَژھ ہے اکھ اِنسان مَجبوٗر کٲ کٲشُر پَرنہٕ خٲطرٕ یا اَگَر پھُل سورُے اَخبار آسہِ ہے نہٕ کٲشِر پٲٹھۍ کینٛہہ اکھ زٕ پیج آسہٕ ہَنَس کٲشِر پٲٹھۍ تہٕ سُہ روزہا واریاہ اصل تہٕ یوٚتانۍ ایٚجُکیشَن سِسٹَمُک تعلُق چھُ ایٚجُکیشَن سِسٹَمَس مَنٛز چھُنہٕ آے پٔتمیٚو کیٛنژَھو ؤریَو پیٚٹھ کٲشر کٲشِر سَبجَکٹ لاگوٗ کَرنہٕ مَگَر وٕنہِ چھُ نہٕ خاص تَوَجہَ یِوان تِمَن کُن دِنہٕ کینٛہہ تکیازِ کٲشُر چھُ یِوان ماننہٕ سکوٗلَن مَنٛز تہٕ کٲشُر سَبجَکٹ اتھ چھِ گۄڈے وَنان یہِ چھُ سَہَل امیُک چھُ سَہلٕے مَگَر یہِ گوٚژھ اکھ کور سَبجَکٹ مین سَبجَکٹ تہٕ اَہَم سَبجَکٹ بَناونہٕ یُن تاکہِ کٲشِرۍ خٲطرٕ آسان ٹیٖچَر اصٕل تہِ ایویلیبل وٕنکیٚنَس یُس اردوٗ پَران چھُ سُے تٔمۍ سٕے چھِ وَنان ژٕی پَرناو کٲشُر تہِ ییٚلہِ کہِ زَن کٲشِر خٲطرٕ اصل اُستاد تہِ گَژھِ آسٕنۍ سُہ اوس تیٚلہِ مُمکِن ییٚلہِ ایٚجُکیشَن سِسٹَمَس مَنٛز کٲشُر سَبجَکٹ کَمَس کَم فٔسٹ پیٚٹھ دٔہمہِ تامَتھ اَولہٕ پیٚٹھ دٔہمہِ تامَتھ یہِ یی ہے اَہَم سَنجَکٹ قَرار دِنہٕ یِتھ کٔنیٚتھ زَن باقٕے لَنگویج سَبجِکٹ چھِ اِنٛگلِش چھ اردوٗ چھُ یا میتھ ساینَس چھِ اِتھے کٔنی اَہَم سَبجِکٹ قَرار دِنہٕ پرٛٮ۪تھ کانٛہہ گَژھِ ہے مَجبوٗر یہِ کٲشُر سَبجِکٹ پَرنہٕ خٲطرٕ تہٕ میٖڈیاہَس مَنٛز ییٚلہِ یوٚتانۍ أسۍ وٕچھان چھِ اَگَر أسۍ وٕچھان چھِ سوشَل میٖڈیا سوشَل میٖڈیاہَس مَنٛز چھُ ٹُویٖٹَر فیسبُک واریاہ کَم چھُ کٲشُر گَژھان یوٗز تَتھ چھُ مین وَجہَ یہِ کہِ کٲشِر زَبان چھِ اَسہِ مٔشرٲومٕژ کٲشِر زَبان چھِ أسۍ چھِ نہٕ أسۍ سُہ تَوَجہَ دِوان کینٛہہ اَسہِ چھُ باسان وٕنکیٚنَس پَنُن پان ماڈٲرٕن تیٚلہِ ییٚلہِ أسۍ اردوٗ تہٕ اِنٛگلِش کَرَو بَچہِ چھُ زیٚوان اَکہِ اَنٛدٕ بیٚکہِ اَنٛدٕ چھِ تٔمِس ہیٚچھناوان أسۍ اردوٗ کَرُن بیٚکہِ اَنٛدٕ چھِ ہیٚچھناوان تٔمِس أسۍ اِنٛگلِش کَرُن ییٚلہِ کہِ زَن پَنٕنۍ یۄس زَن یہِ مادری زیٚو چھےٚ یہِ گٔے اَسہِ مٔشدٕے اتھ کُن دیُت نہٕ اَسہِ تَوَجہَ کینٛہہ امیِکۍ چھِ واریاہ نۄقصانات تہِ مَگَر اَتھ چھِ أسۍ پانٕے ذمہِ دار تہِ تِکیازِ أسے چھِ نہٕ اتھ وۄدبَو دِوان کِہیٖنۍ اَگَر أسۍ کُنہِ جایہِ نیٚبرٕ گَرِ نیٚبَر نیران چھِ پَتہٕ اَسہِ وۄپَر سَمکھان چھُ أسۍ چھِ گوٚڈے تٔمِس سۭتۍ کَران بَدَل زَبٲنٛۍ مَنٛز کَتھ یا کَروس اَنٛگریٖز پٲٹھۍ کتھ یا کَروس کٲشِرۍ پٲٹھۍ یہِ اردوٗ پٲٹھۍ کتھ کٲشُر چھُ اَسہِ أسۍ تراوان پتھ کُن ییٚلہِ کہِ زَن اَہَم ٲس پَنٕنۍ یہِ کَشمیٖری کَلچَر یُس اوس کٲشُر کَلچَر اوس یہِ روز یہِ چھُ روز کانٛہہ تہِ کُنہ تہِ علاقُک کَلچَر چھُ تمچہِ زَبٲنٛۍ پیٚٹھ یُس تَتِچ زَبان آسہِ تَتھ پیٹھ دارمَدار تھاوان اگَر کُنہِ عَلاقٕچ زَبان گَژھِ ختم تمیُک کَلچَر گَژھِ آٹومیٹِکَلی خَتَم قۄدرَتی گَژھِ تمیُک کَلچَر تہٕ یہِ زَبان تہِ ختم تہٕ کَلچَر تہِ خَتم اِسلیے چھُ کٲشُر زَبان خا اُکُن چھِ خاص تَوَجہَ دِنٕچ ضوٚرَتھ سکوٗلَن مَنٛز چھِ خاص کَر کٲشِر زَبان تِتھ کٔنیٚتھ ضروٗری بَناوٕنۍ یہِ چھُ نہٕ اوپشِنَل تھاوُن کینٛہہ یہِ چھُ نہٕ ایٚڈِشَنَل تھاوُن کینٛہہ یہِ چھُ مین سَبجَکٹ تھاوُن بیٚیہِ گَژھَن مُختَلِف قٕسمٕکۍ پروگرام مُنعقَد کَرنہٕ یِنۍ گامہٕ لیٚولہِ پیٹھ تہِ شَہرٕ لیٚولہِ پٮ۪ٹھ تہِ یِمَن مَنٛز کٲشرٮ۪ن کٲشرٮ۪ن بولَن والیٚن مُقابَل کَرنُک موقعہٕ دِنہِ یِیہِ تاکہِ کٲشرِ زَبانہِ مِلہِ سٮ۪ٹھاہ وۄتھ باو